اَسلامُ علیکُم بہٕ حظ چھُس واریاہ شُکُر گُزار کیب ڈرٛایوَر سُنٛد بہٕ ہَسا اوسُس نوٚو آمُت یور شہرَس منٛز بہٕ ہَسا اوسُس نوٚو آمُت یور شہرَس منٛز أمۍ ہَسا ترٛونَس بہٕ ایٚکزیکٹ لوکیشَنَس پٮ۪ٹھ بیٚیہِ یوٚت مےٚ گژھُن اوس یہِ ہَسا آو مےٚ تور تام سۭتۍ أمۍ ہَسا ہٲو مےٚ اَصٕل پٲٹھۍ وَتھ تہِ بیٚیہِ ہَسا فرٛیٚنٛڈلی ایٚنوارمیٚنٛٹ ہَسا اوس گاڑِ منٛز اَسہِ ہَسا کٔر اَسہِ ہَسا کٔر اَصٕل پٲٹھۍ کَتھ بیٚیہِ یُس گاڑِ ہِنٛز سٔروِس ٲس سۄ ہَسا ٲس واریاہ اَصٕل گٲڑۍ ٲس مٮ۪نٹین اَصٕل کٔرِتھ بیٚیہِ اوس اے سی اوس چَلان گا اے سی تہِ اوس چَلان گاڑِ منٛز تہٕ گٲڑۍ ہَسا ٲس یہِ ایٚکٕس یوٗ وی فایو ہَنٛڈرَنٛڈ فایو ہَنٛڈرَنٛڈ تہٕ مطلب تٔمۍ سُنٛد یُس بِہیوِیَر اوس سُہ ہَسا اوس واریاہ رُت بہٕ ہَسا گوس واریاہ زیادٕ خۄش تِم لُکھ ہَسا چھِ واریاہ کَم مِلان اَزکَل دُنیاہَس منٛز یِمَن ہِنٛز ہَسا گژھِ قدٕر کَرٕنۍ

کیب ڈرٛایوَر ہَسا یہِ ہسا اوس واریاہ اَصٕل أمۍ ہَسا کٔر واریاہ ہیٚلٕپ

ایٚکزیکٹ لوکیشنہٕ پٮ۪ٹھ ہَسا اوس مےٚ اَکھ کلوٗمیٖٹَر گژھُن پایدٔلۍ أمۍ ہَسا نیوٗنَس بہٕ تور گاڑِ منٛز أمۍ ہَسا ترٛوونَس بہٕ برابر ڈورَس پٮ۪ٹھ تہٕ بہٕ ہَسا بہٕ ہَسا چھُس أمِس شَبٲشی دِوان أمۍ ہَسا کٔر مےٚ ہیٚلٕپ بہٕ ہَسا اوسُس نوٚو آمُت شہرَس منٛز مےٚ نہ سا ٲس نہٕ پَیی کٕم وَتہٕ کوٚت چھِ گژھان بہٕ کَتہِ چھُس کیٛاہ نہٕ چھُس مگر أمۍ ہَسا کٔر مےٚ واریاہ زیادٕ ہیٚلٕپ بہٕ ہَسا چھُس شُکُر گُزار